پُلوامہِ ڈِسٹِرٛکٕچ اگر حظ أسۍ کَتھ کَرو ٲں ہیٚلٕتھ کِیَر سِسٹَمٕچ سُہ حظ چھُ دۄہ کھۄتہٕ دۄہ اصٕل گژھان یُس زَن اَمیُک ٲں ڈِسٹِرٛک ہَسپَتال ٲں چھُ یا یِم زَن پرٛایٚویٹ ہَسپَتال چھِ محمدیہ چھُ یا ویلی سِٹار ہاسپِٹَل چھُ یِمو سۭتۍ چھِ توتہِ واریاہ فیسَلٹیٖز ٲں پُلوامکیٚن لوٗکَن ٲں دٔستِیاب گَژھان ٲں برٛونٛہہ کالہِ اوٗس پیٚوان ایٚم آر آی کَرنہِ سی ٹی سِکین کَرنہِ سریٖنَگَر ہَسپَتال گَژھُن وۄنۍ حظ چھُ ایٚم آر آی چھُ سی ٹی سِکین چھُ ایٚنٛڈاسکوپی یا واریاہ باقٕے ٹیٚسٹہٕ چھِ تِم چھِ ایٚولیبٕل پُلوامکِس ڈِسٹِرٛک ہسپَتالَس منٛز تہِ دۄہ کھۄتہٕ دۄہ چھِ واریاہ فیسَلٹیٖز بڑھان مطلب دۄہ کھۄتہٕ دۄہ چھِ اَکھ اَکھ بلڈِنٛگ چھِ اَتھ نٔو تعمیٖر گَژھان تہٕ نٔے نٔے ٲں سَب سیٚکشَن چھِ الگ الگ سَب سیٚکشَن چھِ یِوان بَناونہٕ ییٚمہِ سۭتۍ زَن ٲں لوٗکَل لوٗکَن چھِ واریاہ مَدَد مَنٛگان مگر ٲں ایٚمَرجَنسی تہٕ بیٚیہِ کیجویلٹی چھُ تھوڑا بہت ٲں آسان زیادٕ لوٗکَن چھِ پیٚوان ٲں وا یُن تہٕ پَتہٕ چھُکھ پیٚوان کیٛاہ چھِ اَتھ وَنان ٲں لٲنَن منٛز واریاہَس کالَس پرٛارُن کُنہِ ساتہٕ چھِ کیٛاہ چھِ وَنان واریاہ دۄہ گھٲنٛٹَس چھِ پیٚوان پرٛارُن یا کُنہِ ساتہٕ چھِنہٕ ڈاکٹَر تہِ آسان تَمہِ حِسابہٕ ایٚولیبٕل کیٚنٛہہ اگر حظ تھوڑا بہت مطلب ٲں یی کَرنہٕ یا صفٲیی ہُنٛد چھُنہٕ خاص خیال کیٚنٛہہ اگر تِمَن چیٖزَن ہُنٛد خیال یہِ تھاونہٕ تیٚلہِ دۄہ کھۄتہٕ دۄہ بَنہِ زیادٕ اصٕل ہیٚلٕتھ کِیَر سِسٹَم ٲں بیٚیہِ گٔژھ کٲم آسٕنۍ مطلب ایٚمَرجَنسی ٲں چھِ پیٚوان اسہِ کیٛاہ چھِ اَتھ وَنان اگر کُنہِ ساتہٕ کیٛاہ ٲں تھوڑا سیٖریَس کیس چھِ یِوان سُہ چھُ پیٚوان اسہِ ریٚفر کَرُن کیٛاہ چھِ اَتھ وَنان سریٖنَگَر تِم فیسَلٹیٖز گژھہٕ ییٚتہِ تہِ آسنہِ یُس زَن ییٚتی ہیٚکہِ آپریشَن گٔژھِتھ یا ییٚتی ہیٚکہِ مثلاً کیاہ چھِ اَتھ وَنان ایٚمَرجَنسی کِیَر وٲتِتھ تاکہِ پیشَنٹَس ٲں ہیٚکہِ مثلاً اصٕل ٹایمَس پٮ۪ٹھ علاج وٲتِتھ بیٚیہِ اَگر وۄنۍ کیاہ چھِ اَتھ وَنان زیادٕ سیٖریَس کیس آسہِ تَمہِ ساتہٕ گژھہِ آسٕنۍ ایٚمبہٕ ایٚمبلٕیٚنٕس ایٚولیبٕل یۄس زَن جلدی جلدی أمِس ٲں جی ایٚم سی سریٖنَگر ٲں صورہ یا ہیٚڈوٕنۍ ہیٚکہِ واتنٲیِتھ دۄہ کھۄتہٕ دۄہ پَزِ صفٲیی ہنٛز پَزِ خاص خیال تھاوُن ٲں ڈاکٹَر پَزیٚن گُتٕلۍ آسٕنۍ ٲں ایٚمَرجَنسی تہٕ کیاہ چھِ اَتھ وَنان کیجوَلٹی وارڈٕز گژھیٚن بَڑٕنۍ تاکہِ ہَر پیشَنٛٹَس یہِ پَنُن پَنُن بیٚڈ ایٚویلیبٕل کُنہِ ساتہٕ چھِ آسان تیٖژاہ بھیٖڑ اَتہِ اسہِ چھِ پیٚوان پَتہٕ أکِس بیٚڈَس پٮ۪ٹھ زٕ یا ترٛےٚ پیشیٚنٛٹ تھاوٕنۍ تَمہِ خٲطرٕ گژھیٚن کیاہ چھِ اَتھ وَنان بیٚڈ ٲں ہُرٕراونہٕ یِنۍ تاکہِ کیاہ چھِ اَتھ وَنان پرٛیٚتھ پیشَنٹَس واتہِ الگ الگ کِیَر تہٕ اوٚوَرآل ہیٚکو یی ؤنِتھ کہِ دۄہ کھۄتہٕ دۄہ چھِ مثلًا ہیٚلٕتھ کِیَر سِسٹَم پُلوامیُک واریاہ اصٕل گژھان سَب ڈِسٹِرٛک ہَسپَتال تہِ چھِ واریاہ پیٚمٕتۍ ییٚمہِ سۭتۍ زَن تِمَن لوٚگ تَتہِ کیٚن لوٗکَن چھِ یِوان فیسَلٹیٖز ڈِسپَنسٔری چھِ پرٛیٚتھ کُنہِ مطلب دۄہ یا دۄن یا ترٛیٚن گامَن خٲطرٕ چھِ الگ اکھ ڈِسپَنسٔری یۄس زَن مثلاً اگر کَمٕے کَلہٕ دوٗد آسہِ یا تھوڑا بہت کُنہِ ساتہٕ فِوَر چھِ آسان تَمہِ خٲطرٕ چھِ سۄ فیسَلٹیٖز تہِ ایٚولیبٕل تہٕ اوٚوَرآل پَزِ اسہِ کیاہ چھِ وَنان بیٚیہِ تھوڑا بہت ٲں صفٲیی ہُنٛد یا وارڈٕس یا ڈاکٹرَن ہُنٛد ٲں تعداد بَڑھاوُن تاکہِ کیاہ چھِ اَتھ وَنان زیادٕ سے زیادٕ فیسَلٹی یی